وعلیکُم اسَلام آ بالکُل حظ مےٚ چُھ شُپینَس منٛز دُکان حظ بالکُل حظ جِناب بالکُل حظ بالکُل حظ ڈِسپوزبٕل گِلاس ملان رُمال ملان دَسترخان تہِ حظ بالکُل حظ مِلہِ أسۍ ٲسۍ تھاوان پٮ۪پسی وٮ۪پسی سورُے حظ بیٚیہ چھِ اَتھ سۭتۍ سۭتۍ تھاوان اگر ت یہِ تۄہہِ حظ گِلاس چھِ نہ گِلاس چھِ زٕ ترٛے قٕسٕم آسان کیاہ چھِ آسان اَکھ چھ لوکَل آسَن حظ تہٕ بیٚیہ چھِ بیاکھ قٕسٕم آسان یہِ حظ سُہ چھُ تھوڑا ویٖی آے پی آسان سُہ چھُ تھوکَس ووکَس لگان حظ ریٹھ چھِ گَژھان اَکھ چھِ گَژھان ترٛےٚ رۄپیہِ حظ تہٕ بیاکھ چھ گَژھان پانٛژھ رۄپیہِ پانٛژھ رۄپیہِ پَنٛژاہ پونٛسہٕ حظ اَہَن حظ آ بالکُل حظ توہہِ کۭتیاہ گِلاس چھو لگ بگ ضروٗرت حظ گوٚو لگ بگ چھو تُہۍ زٕ ہَتھ گِلاس ضروٗرت حظ تہِ حظ دَسترخان کۭتیاہ میٖٹر چھِ ضروٗرت حظ میٖٹر اَکھ رولا دِمو مےٚ باسان اچھا یِم ترٛامہِ کَوَر ما چھ ضروٗرت یِم حظ یِم ترٛامٮ۪ن پٮ۪ٹھ تھاوان تِم کۭتیاہ چھِ تھاوٕنۍ حظ تَتھ تہِ چھِ زٕ زٕ قٕسٕم حظ اَہن حظ آ تَتھ تَتھ تہِ چھِ زٕ لوکَل تہٕ بیاکھ چھ گَژھان ٲٹھ رۄپیہِ شاید ٲٹھ رۄپیہِ پَنٛژاہ پونٛسہٕ پانٛژ تٕرٛہ بالکُل حظ آرڈَر ہیکِو تُہۍ دِتھ حظ تَمہِ خٲظرٕ چھو تۄہہِ فِفٹی پٔرسَنٹ ایڈوانٕس دِیُن حظ تہٕ بیٚیہِ چھُ ہُتھ بَرعکس تہٕ تۄہہِ ؤنۍ تو یہِ تُہۍ دیٖتو یہِ پوٗرٕ لِسٹ حظ تُہۍ ؤنۍ تو کیاہ کیاہ چھو تۄہہِ ضروٗرت نَتہٕ بوٗزۍ تو تہٕ پَتہٕ ؤنِو کیاہ کیاہ چھُ یِمو منٛز ضروٗرت حظ گِلاس چھو تۄہہِ زٕ ہَتھ ضروٗرت حظ اَہَن حظ اَہَن حظ اَہَن حظ آ تۄہہِ چھوا یہِ مَہراز مَہراز ترٲم چِھوا تۄہہِ کانٛہہ حظ مَہراز ترٛامٮ۪ن خٲطرٕ چھو تۄہہِ نِیُن تیلہِ الگےٕ وٕچھ حظ سَلاد پَلیٹ چھُو نہ تۄہہِ مَہراز ترامٮ۪ن خٲطرٕ نِیُن کِنہٕ ہُمَن تہِ چھُ لوکلَن خٲطرٕ تہِ چھُ نِیُن حظ تَتھ چھِ تَتھ چھِ زٕ قٕسٕم اَکھ چھِ گژھان دہ رۄپیہِ بیاکھ چھُ گَژھان وُہ رۄپیہِ حظ یُس وُہ رۄپیہِ چھُ گَژھان حظ تہٕ سُہ چھُ روزان مہراز ترامہِ خٲطرٕ اصٕل حظ تہٕ ٹھیٖک چھُ ٹھیٖک حظ چھُ بیٚیہِ ؤنۍ تو یہِ یِم حظ حٔلوٕ پَلیٹ حٔلوٕ حٔلوٕ بَولہِ مہ چھِ ضروٗرت تۄہہِ ٹھیٖک حظ یِم یِم یِم یہِ ٹھیٖک حظ چھِ یُس یہِ چھنہ یَتھ منٛز حظ یہِ چھِ دِوان پلاو حظ پَلاو ڈَب ٹھیٖک حظ چھُ تہٕ اَتھ چھ تَتھ چھُوا پاے تَتھ چُھوا پاے تتھ کیٛاہ چھِ ریٹ کیاہ چھ ریٹ گَژھان حظ تَتھ چھِ گَژھان باہ رۄپیہِ ریٹ أکِس حظ بیاکھ چھ گَژھان ژور رۄپیہِ مگر مےٚ باسان تۄہہِ گَژھوٕ بیٹر ژور رۄپیہِ وولٕے حظ تہٕ بے تۄہہِ واتوٕ توہہِ کَر چھُ خانٛدر حظ چَلو شُر ہٲیمہِ حظ واتوٕ تۄہہِ سورُے سامان حظ بالکُل حظ کہہ بَجے واتوٕ حظ شُرہٲیمہِ مگر پَنٛژاہ پٔرسَنٛٹ کٔرۍ زیو تُہۍ ایڈوانٕس حظ اَمیُک چَلو ٹھیٖک چھُ چَلو حظ بِہِو رۄبَس حَوال